مےٚ کَریو پٔتمہِ ہفتہٕ ایمیزان پٮ۪ٹھ بوٗٹھ آرڈَر تَمیُٚک سایز حظ اوس واریاہ اَصٕل پٔرفیکٹ سایز بیٚیہِ حظ اوس تَمِچ کا کالِٹیٖز أسۍ واریاہ اَصٕل بہٕ ہَسا چھُس واریاہ خۄش تُہِنٛدۍ پرٛوٚڈکٹ